وعلیکُم اَسلام اچھا اچھا اَہَن حظ آ ہاسپِٹلٕکۍ چھِ دُکان چھُ

اچھا بیٚیہِ یہِ ڈِسکاونٛٹ چھِو دِوان کیٚنٛہہ نَہ اَسہِ حظ چھےٚ بیٚاکھ کَمپنی ترٛاوان حظ سۄ چھےٚ دِوان وُہ پٍنٛژٕہ پرٛسنٛٹ بینٛک ڈسکاؤنٹ اَگر تُہۍ دِیو کیٚنٛہہ تہٕ تَمہِ کھۄتہٕ علاوٕ بَنہِ تہٕ کیٚنٛہہ راتھ آیہِ کَمپنی اکھ یِمو دِیُت ترٛووُہ پرٛسنٛٹ ویٖکلی تہٕ منٛتھلی تہِ چھِ کَران اچھا أڈۍ پیٚمنٛٹ زَن ہیٚکو دِتھ تہٕ أڈۍ زَن تھاوَو یوٗرۍ یِم میٚڈکل یِم میڈکل صابن وابن چھِوا تُہۍ تھاوان

سُہ پُھٹنُک دَواہ چھا تھاوان کیٚنٛہہ سُپرے موٗو حظ موٗو سُپرے ٹھیٖک حظ چھُ وۄنۍ اَگر تُہۍ ہُررٲوِو کیٚنٛہہ یہِ وۅنۍ یِیِو تُہۍ دُکانَسٕے پیٚٹھ نا ایٚڈرَس چھُو تۄہہِ پیِی اَگر تُہۍ یوٗرۍ یِیِو یوٚتھٕے یِیِو تہٕ أسۍ کَرو ییٚتھٕے اَصٕل پٲٹھۍ کَتھ چلو حظ ٹھیٖک چھُ چلو ٹھیٖک چھُ